ہیٚلو السلامُ علیکُم ٹھیٖک آ ؤنِو حظ آ ٹھیٖک تُہۍ چھو ٹھیٖک اچھا تُہۍ چھو طاہِر صوب

کیازِ وَجہ ٹھیٖک ٹھیٖک تُہۍ کیازِ اتھ ہے اوس آز دۄہ شام تام انو أسۍ میے گٔے غلطی آز شام تام مہ واتَن کینٛہہ مہٕ ہیٚیِو ٹٮ۪نشَن تۄہہِ چھو نہ پاے تروٹ گاڈٕ چھِ اسہِ چھ آسان صاف گاڈٕ بیٚیہِ چھ خاص گاڈٕ تُہۍ مہٕ ہیٚیِو ٹٮ۪نشَن کِہیٖنۍ شام تام واتناوو شام تام واتناوو شام تام واتناوو اچھا ٹھیٖک ٹھیٖک کِتھ گٔیو پَتہٕ تِم اچھا تۄہہِ ٲسِو گٔمٕتۍ دہ باہہ ساس رۄپیہ کنہٕ حظ اچھا ٹھیٖک ٹھیٖک چلو وۄنۍ اوس نہٕ قٕسمَتَس مگر أسۍ چھِ صاف مال کٕنان أسۍ مہَ چھِ ہہُ مال کٕنان وۄنۍ گوٚو اَسہِ اوس آرڈر لیوٚکھمُت وۄنۍ چھنہٕ پَیی اتھ کیاہ چھ ڈیٹَس گوٚمُت ڈیٹ چھِ اَنان پانٛژِ ہتہِ أسۍ ہے یہے چھِ کِلوٗ کٕنان تہٕ تۄہہِ وَنیٚو اوترٕ تہٕ دَپیٚو نہ یہِ یِتھ کنیٚتھ تیٚلہِ آرڈر گوٚمُت اکھ دۄہ پتھ میے روٗد نہٕ یادٕے غَلطی چھِ میٲنٛۍ بِضٲتی مےٚ ما روٗد یاد بِضٲتی دِژ نہٕ مےٚ نَطرے صُبحٲے مےٚ ٲسۍ پاے تۄہہِ چھو آرڈر ترومُت مگر مےٚ ٲسۍ نہٕ پَیی آز چھُ ترومُت مےٚ چھُ شَک پَگَہہ چھُ وۄنۍ کر چھو ضرورت بیٚیہِ دَہ پَنٛداہہ دُہۍ چلو بہٕ تھاو تیٚلہِ لیٚکھِتھ ییٚتہِ ہہٕ ادٕ ٹھیٖک چھُ وَلہ بہٕ تھاو لیٚکھِتھ تہٕ کیاہ چھِ وَنان اتھ سٲنٛۍ گاڈ چھ آسان صاف سٲنٛۍ مہَ چھِ آسان ہۄ گاڈ یمے ہوٚژمٕژ گاڈ تۄہہِ چھو پَیی سٲنٛۍ گاڈ چھِ سٲنٛۍ کٲم کِژھ چھِ أسۍ مہَ چھِ کَران اکٕے کٲم أسۍ چھِ کران ہتھ کامہ اوے تمے کنۍ آ ٹھیٖک ٹھیٖک اصٕل پٲٹھۍ تُہۍ چھو ٹھیٖک صحت چھَ ٹھیٖک باقٕے باقٕے کیاہ مزے چھا اچھا ٹھیٖک ٹھیٖک اَپٲر کیاہ روٗد چھا پیٚوان کوٗتاہ چھُ پیٚوان اچھا ٹھیٖک ٹھیٖک بَتہٕ کھیٚو بَتہٕ کھیٚو تۄہہِ کھیٚوٕ بَتہٕ سیُن کیاہ اوسوٕ اچھا اچھا اچھا مےٚ دوٚپ گاڈٕ ما آسنو تۄہہِ آسوٕ نہ گاڈٕ أنمٕژ اَپٲر کُس گاڈٕ وول آسان آز اچھا اچھا زَنہِ گاڈٕ زَنہِ گاڈٕ چھِوا کھیٚوان ہاے ہاے تۄہہِ کیاہ گوٚو زَنہِ گاڈٕ کھیٚنہ خٲطرٕ وَل وَل سَہل چھُ کینٛہہ چھُنہٕ پرواے تیٚلہِ کٔرزیٚو فون پانٛژھ شیٚے دۄہ برونٛہے ہہ ٹھیٖک چھُ ٹھیٖک چھُ مےٚ ؤنزیٚو تیٚلہِ ہہ آ آسہَ بیٚہہ روبَس حَوال